السلامُ علیکُم وعلیکُم السَلام ٹھیٖک حظ چھُ تۄہہِ کَر حظ چھُو ضٔروٗرت کیٚنٛہہ پَرواے حظ چھُنہٕ تُہۍ حظ ییٖزیو ژوٚوُمے اَدٕ حظ ٹھیٖک حظ چھُ